ہاں کون بول رہے ہیں کُس چھُ ونان آ مےٚ حظ چھُ ناو موسِن مےٚ چھِ تھوڑا حظ نٮ۪ک پرٛابلِم مےٚ اوس تۄہہِ دوٚپمُت مےٚ چھُ تھوڑا نٮ۪ک پرٛابلِم مےٚ چھِ نٮ۪کَس مےٚ حظ چھِ گژھان پین گژھان نٮ۪ک سایڈَس گژھان آ گَردَن منٛز چھَ دَگ آ تھوڑا بہت چھِ پین گژھان یِہے چھَس زیٹھان پَتہٕ شامَس یُتھُے بہٕ کانٛہہ چھُس ایٚکٹِوِٹی کَران شامَس یا کیٚنٛہہ شۄنٛگان چھُس یا کیٚنٛہہ چھُس کَران مےٚ چھےٚ یہِ دَگ زیٹھان آ سِسٹَمَس پٮ۪ٹھ چھُس بہٕ روزان مگر پَتہٕ گٔیہِ مےٚ وارٕ وارٕ گٔے مےٚ فرق تہِ مےٚ کٔریو تھوڑا سِسٹَم ایوایڈ پنٛداہن شُراہن مَگر وۅنۍ ہیوٚتُس مےٚ بیٚیہِ کَرُن مےٚ کوٚر بیٚیہِ سِٹاٹ سِسٹَمَس پٮ۪ٹھ بِہُن تہٕ مےٚ کوٚرُن بیٚیہِ دود سِٹاٹ یہِ چھِ آسان مطلب بہٕ چھُس نا صُبَحس شامَس چھُس نا بہٕ کَران اینڈ اَپ یِتھُے بہٕ سِسٹَمَس منٛز چھُس لاگ آوُٹ کَران یا کیٚنٛہہ چھُس کَران مےٚ چھُ پَتہٕ گژھان پین سِٹاٹ نٮ۪ک سایڈَس تہٕ یِہَے پین چھِ پَتہٕ زیٹھان پَتہٕ چھِ دَپان أڑۍ اَمہِ سۭتۍ چھُ مےٚ تھوڑا ؤٹِگو مطلب تھوڑا سا سُہ چَکَر ہیٛوٗ تہِ باسان منٛزٕ میٛون ایج آسہِ یِہَے ژوٚوُہ پُلَس مےٚ کَریو ایٚکٕسرے تہِ جِناب ایٚکٕسرے چھُ کٔرِتھ مےٚ جِناب تَتھ پٮ۪ٹھ چھُنہٕ کِہیٖنٛۍ تہِ ہاوان مطلب معموٗلی سان تَتھ چھُنہٕ کِہیٖنٛۍ شو کَران سُہ مگر مےٚ چھِ دَگ کَران اَلبتہ یہِ چھا زور آمُت یہِ کیٛاہ چھُ آمُت تھوڑا گٔژھ مےٚ اَمِچ زانٛکٲری ضروٗرت آسہِ چھِ مےٚ وُنکٮ۪نَس یہِ کیٛاہ دود

بہٕ چھُس بہٕ اوسُس برٛونٛٹھ تھوڑا تھوٚد شانٛد رَٹان وۅنۍ چھُس بہٕ رَٹان پَس مطلب وۅنۍ چھُس نہٕ بہٕ شاندٕے رَٹان مطلب بہٕ چھُس سیٚود بِچھاوان بِستَر تَتھ پٮ۪ٹھ چھُس بہٕ وۅنۍ سیٚود لیٚٹان وۅنۍ چھُس نہٕ بہٕ شانٛدٕ وانٛد رَٹان کِہیٖنٛۍ نہٕ وۅنۍ تَنہٕ پٮ۪ٹھ روٗدُس بہٕ ٹھیٖک مطلب پَتہٕ کٔرٕن مےٚ منٛزٕ بیٚیہِ سِٹاٹ مطلب دَگ کٔرٕن مےٚ منٛزٕ بیٚیہِ سِٹاٹ وُنکٮ۪نَس چھِ وۅنۍ چالوٗ ییٚلہِ شامَن چھِ یہِ کَران لاگ آوُٹ گٔژھِتھ یہِ دَگ گۄڈنٮ۪تھ ٲسۍ مےٚ یہِ کَران سِٹاٹِنٛگ یُتھُے بہٕ لاگ آوُٹ پَتہٕ کَریو مےٚ تھوڑا بہت پَنٛداہن شُراہَن دۄہَن لگ بگ گوٚو اَتھ وۅنۍ یہِ چھُ وۅنۍ ژوٗرِم رٮ۪تھ بہٕ گوس اَکہِ أکِس ڈاکٹرس نِش تٔمۍ ووٚن مےٚ دوٚپُن یہِ چھِ تھوڑا بہت کامہِ سۭتۍ گژھان ژٕ گَنٛڈ گولَر والَر تہٕ پَتہٕ یِی ژےٚ واپَس مےٚ گٔے تہٕ فرق مگر پَتہٕ گوٚو کیٚنٛہہ کال گٔژھِتھ مےٚ بیٚیہِ سِٹاٹ مےٚ گٔے نہٕ پَتہٕ کالرٕ سۭتۭۍ تہِ فرق کِہیٖنٛۍ تہِ پَتہٕ گوٚو یہِ بیٚیہِ سِٹاٹ تہٕ وۅنۍ چھِ یہِ وَۅنۍ نٮ۪ک سایڈَس پین کَران دَوا وَوا کھیوٚن مےٚ کِہیٖنٛۍ البتہ بہٕ اوسُس دَپان وۅنۍ بہٕ کَرٕ تۄہہِ سۭتۍ سَمکھٕ تۄہہِ سۭتۍ کَرٕ بہٕ مطلب کَنٹیکٹہٕ تہٕ تُہۍ ؤنِو مےٚ اَتھ مےٚ کیٛاہ پَزِ وۅنۍ اَتھ کَرُن

ٹھیٖک چھُ نو گنٛٹہٕ نَو گنٛٹہٕ چھِ ایٹ لِسٹہٕ بہٕ یوٗز کران وُنکٮ۪نَس مےٚ چھُنہٕ مےٚ اوس تھوڑا بہت برٛونٛٹھ تھوڑا بہت چَکر ہیٛوٗ باسان اَمہِ سۭتۍ وَنہِ وۅنۍ پَتہٕ گٔے مےٚ تَتھ فرق وُنکٮ۪س چھُنہٕ چَکر وَکر کِہیٖنٛۍ تہِ مگر وُنکٮ۪نَس چھِ یِہَے مطلب دَگ چھِ کَران ژیٖر چھِ کَران دَگ اَتٮ۪تھ نیک سایڈَس آ یہِ چھِ گَردَنہِ کَران یہِ دَگ مطلب اُلٹی وُلٹی چھِنہٕ کِہیٖنٛۍ نہ اُلٹی وُلٹی ہُنٛد چھُنہٕ کانٛہہ سِینٕے اَتھ منٛز مطلب یہِ چھُ گژھان البتہ یہِ دَگ چھِ کَران گَردَنہِ

اَہَن آ صحیح فِلحال کَرو کم کیٚنٛہہ چھُنہٕ پَرواے تَتھ پٮ۪ٹھ کَرٕ بہٕ کٲم کَم کَرنہٕ خٲطرٕ تہٕ مگر بَس حظ شُکریہ شُکریہ جِناب تۄہہِ کوٚڑوٕ حظ میٛانہِ خٲطرٕ قیمتی وَقت اَتھ خٲطرٕ شُکریہ جِناب ڈاکٹر صٲب چلو چلو اسلام علیکُم ڈاکٹر صٲب